تۄہہِ أسۍ نِش تۄہہِ اَسہِ اَنیاو نَہ حظ تُۄہہِ نِش موز موز حظ ٲسۍ واریاہ اَصٕل یِمن ٲس کالٹی تہِ واریاہ اَصٕل یِم ٲسۍ بیٚیہِ میانہِ حِساب اَصٕل موز یِمن درٛاے نہٕ بیٚیہِ ییٚتہِ کِہیٖنۍ کیٛاہ چھُ وَنان اَتھ فٮ۪دٕ ؤتھِکھ نہٕ کیٚنٛہہ یا رنٛگ درٛاوُکھ نہٕ کیٚنٛہہ یا شِرنٛک گٔے نہٕ کیٚنٛہہ یٕم ٲسۍ واریاہ اَصل یِمن ٲس کالٹی تہِ واریاہ اَصٕل تہٕ بہٕ چھُس تُہنٛد شُکُر گُزار کہِ تۄہہِ دیِتو اَسہِ اِتھۍ موز یِم ٲسۍ میانہِ حِساب اوس یِم واریاہ اَصٕل کالٹی تہِ ٲسکھ اَصل کَپر اوسُکھ اصٕل بیٚیہِ دیِتو تۄہہِ یِم اَسہِ چیٖپ ریٹٕس تہٕ یِم ٲسۍ اَصٕل موز واریاہ شُکر گُزار کہِ تۄہہِ دیِتو اَسہِ اِتھ موز اَکھ دیِتو تۄہہِ اَسہِ یِم چیٖپ ریٹٕس بیٚیہِ ٲس یِمَن کالٹی تہِ اَصٕل بیٚیہِ یِہوٚے گٔے نہٕ یِم چھَلنہٕ سۭتۍ نَہ گٔے شرٛنٛک نَہ دراوُکھ کَلَر یا نہ ؤتھِکھ فٮ۪د نہ درٛاوکھ کَلَر یِمے میٛانہِ حِساب ٲس یِم واریاہ اَصٕل سوکٕس دیِتوٕ تۄہہِ بہٕ چھُس تُہنٛد شُکُر گُزار کہِ تۄہہِ دیِتو اَسہِ اِتھ سوکٕس یِتھۍ موز دِتِو تُوہہِ اَسہِ تہٕ بیٚیہِ دِتکھ لو ریٹَس بہٕ چھُ ستُہنٛد واریاہ شُکُر گُزار تھٮینٛک یوٗ